بہٕ حظ چھیٚس رُخسانہ بانٛڈی پورہ پٮ۪ٹھ مےٚ حظ گَژُھن ٲں اَکھ حظ چھُ کُنوہ شیٚتھ نَمنَمَتھ زٕ ساس پانٛژھ زِ ساس سَتھ زٕ ساس نَو زٕ ساس پَنٛدہ